اَسلام علیکُم تُہۍ چھُو حظ سِوِگی پٮ۪ٹھ اَسہِ حظ ٲسۍ یِم چیٖز کَرٕنۍ آرڈر اکھ چھُ پیٖزا زٕ بیٚیہِ چھِ موموز زٕ پَلیٹ بیٚیہِ چھُ یَکھٕنۍ کَرٕنۍ رِستہٕ تہٕ کَباب تہٕ یِم اَگر تُہۍ أڑِس گَھَنٛٹَس اَنٛڈَر اَنٛڈَر ہیٚکِو واتٲیِتھ تِکیٛازِ اَسہِ چھِ پٔژھۍ آمٕتۍ